تِم کھیلہٕ یِم أزٕکۍ شُرۍ چھِ نیہِ نیہِ گندان نیہِ گیمہٕ چھِ تِم اہم طور چھِ ییٚتہِ نٔیۍ شُرۍ تِم چھِ گنٛدان فونس پٮ۪ٹھ گیمہٕ وۄنۍ یِم گیمہٕ تِم فیٚزِکٔلی چھِ گنٛدان تتھ منٛز چھ اکھ یِوان والی بال چھِ یِم گندان فٹ بال چھِ گنٛدان کرکٹ چھِ گندان سنستالی چھِ گنٛدان کھٔٹہِ چور پٕلیس چھِ گنٛدان یا آیٕس پایِس چھِ گنٛدان لٔڑو چھِ گنٛدان یا بیٚیہ بیٚیہ کینٛہہ واریاہ گیمہٕ چھِ یِم تہِ نیہِ چھِ یِم چھِ آسان شُرۍ لکٕٹۍ شُرۍ گنٛدان